مےٚ پٔر رابِندرٕناتھ ٹیگورٕنۍ کِتاب گیتانجلی ییٚمہِ مےٚ واریاہ زیادٕ یَتھ منٛز مےٚ واریاہ زیادٕ دانِشؤری وٕچھ ییٚمہِ مےٚ اَکہِ حِساب سُہ داوٕ تھوٚو برونٛہہ کَنہِ دانِشؤری ہُنٛد تہٕ أمۍ اوس اَتھ رابِندرٕناتھ ٹیگورَن اوس اَتھ منٛز تِم تِم چیٖز لیٖکھمٕتۍ یِم میٛانہِ دانِشؤری باسیٛاے دعوٕ کَران وٲلۍ تہٕ مےٚ کٔر یہِ کِتاب پَتہٕ پںٛنہِ ویٚسہِ سۭتۍ تہٕ پنٛنٮ۪ن گَرِکٮ۪ن سۭتۍ تہِ کوٚر مےٚ اَتھ کِتابہِ متعلق کوٚر مےٚ معلوٗمات حٲصِل تہٕ پَتہٕ موکلاوٕم یہِ کِتاب پٔرِتھ مگر ٲس یہِ واریاہ اَصٕل کِتاب پَرنہٕ خٲطرٕ